آ بہٕ چھُس یژھان دۄہَے دۄہَے ٹیٛوٗرَس گژھُن میٛٲنۍ فیورِٹ ٹیٛوٗرِسٹہٕ پُلیس چھِ أہربَل اَمہِ علاوٕ چھِ مےٚ واریاہ ٹیوٗرِسٹہٕ پُلیس تہِ پَسنٛد یَتھ منٛز پیٖر کی گٔلی پہلگام مۄغل گارڈن چھُ مگر یِمو منٛزٕ چھُ مےٚ سارِوٕے کھۄتہٕ زیادٕ أہربَل پسنٛد اَتھ چھُ وجہ یہِ زِ اَتہِ چھُ اکھ قۄدرٔتی مناظِر بڈِ تھدِ چھُ آب ؤسِتھ بۄنہٕ پٮ۪وان یُس اکھ عٔجیٖب و غریٖب منظر پیش چھُ کران اَمہِ علاوٕ چھُ اَتہِ آسان ٹیوٗرِسٹِز تہِ واریاہ زیادٕ کَم تٔمِس سۭتۍ کیٛاہ چھُ گَژھان اَکھ نایِز پوٚلیٛوٗشَن چھُنہٕ گژھان کِہیٖنٛۍ گیدرِنٛگ چھِ واریاہ کَم آسان اِنسان چھُ فیٖل کَران بہٕ چھُس أکِس قۄدرٔتی نِظامَس منٛز وُنکٮ۪س آسان